لَکٹہِ بِزنِس سۭتۍ کارَوبار سۭتۍ مِلیو واریاہ واریاہ طریٖقَو سۭتۍ بنیو سُہ بوٚڈ بِزنِس یَتھ منٛز کہ مِثال کے طور پر اگر أسۍ وُچھَو شوشَل میٖڈِیاہَس پٮ۪ٹھ یا میکزیٖنَو تھروٗ یا موبایِل ایپ چھِ یا باقٕے چیٖز چھِ ییٚمہِ سۭتۍ أسۍ ای کامٲرٕس چھِ ییٚمہِ سۭتۍ أسۍ پَنُن لۄکُٹ بِزنِس چھِ ہٮ۪کان بٔڑِس بِزنِسَس تانۍ واتٕنٲیِتھ سوشَل میٖڈِیا تھرو چھِ أسۍ ہٮ۪کان اَتھ کیٛاہ چھِ اَتھ وَنان اٮ۪ڈوَرٹایِز کٔرِتھ یا پوشٹ کھٲلِتھ ییٚمہِ سۭتۍ باقٕے لُکھ چھِ یِم کَسٹَمَر چھِ تِم چھِ وٕچھان سون پروڈکٹ چھِ وُچھان تٔمۍ سۭتۍ چھِ أسۍ ڈیولَپ گژھان سون بِزنِس یُس آلا مُقامَس پٮ۪ٹھ چھِ واتان سوشَل میٖڈِیا تھرو چھِ أسۍ ہٮ۪کان پرموشَن کٔرِتھ پَنٛنِس چیٖزَس یِم تہِ کیٚنہہ چیٖز آسَن یا موبایِل ایپ چھِ أسۍ آز بناوان ییٚمہِ سۭتۍ أسۍ ہٮ۪کان چھِ پَنٕنۍ کَسٹَمَر تَتھ منٛز اٮ۪ڈ کٔرِتھ تمَن پَنٕنۍ چیٖز وغیرہ چیٖز ویٖز ہاوان پَنٕنۍ پروڈکٹ ہاوان یا أسۍ چھِ کٕنان تھرو فِلِپکارٹ کہ ذریعہِ یِمہٕ أسۍ سِنیپ ڈیٖل چھِ یا باقٕے چیٖز چھِ اٮ۪مازان چھِ یِمَو تھرو چھِ أسۍ ہٮ۪کان پَنٕنۍ چیٖز کٔنِتھ یِمَو سۭتۍ چھِ گژھان کٲم یِمو سۭتۍ چھِ آسٲیی گژھان کانٛہہ چھِ آرڈَر کران أسۍ چھِ وٕچھان چیٖز أسۍ چھِ تَتھ پٮ۪ٹھ تھاوان تم چھِ وُچھان تِم چھِ تِم چیٖز پسنٛد کران تِم چھِ آرڈَر کران سوزان تِمَن گَرٕ کوریر بایَس باتھِ تٔمۍ خٲطرٕ چھِ اَسہِ کوریر باے تہِ تھٲیِمٕتۍ تِمَن تہِ چھِ روزگار بنان یا بہٕ اگر پَنُن مِثال وَنہٕ بہٕ چھُس چلاوان اَکھ آنلایِن سِٹور یَتھ منٛز بہٕ کیٚنہہ پروڈکٹ چھُس کٕنان تَتھ منٛز چھِ مےٚ ایپ بنٲومٕژ یا ای کامٲرٕس کیٚنہہ پَنٛنہِ لِنٛکہٕ بنٲیمَژ یَتھ منٛز پَنٕںۍ کَسٹَمَر چھِ مےٚ اٮ۪ڈ کٔرِمٕتۍ تم چھِ ہٮ۪کان وُچھِتھ میٲنۍ پروڈکٹ بہٕ چھُس ہٮ۪کان کٕنِتھ یا سوشَل میٖڈِیا تھرو چھُس بہٕ پرموٹ کران پَنٕنۍ چیٖز ییٚمہِ سۭتۍ کَسٹَمَر چھِ وُچھان تم چھِ ہٮ۪وان چیٖز تہٕ میانیٚن چیٖزَن تہِ چھِ پرموشَن ملان بہٕ چھُس ویسے اَصٕل چیٖز تۄتہِ کٕنان مگر پرموشَن چھِ ضروٗری آسان کَرٕنۍ آ مےٚ چھِ اَکھ آنلایِن سِٹور چلان اَکھ لۄکُٹ مۄکُٹ ییٚمہِ سۭتۍ بہٕ بَڑیٚن بِزنِسَن سۭتۍ بِزنِس مینَن سۭتۍ تہِ چھُس ہٮ۪کان کَتھ باتھ کٔرِتھ آ مےٚ چھِ تِم تہِ سَجیشَن دِوان تِم تہِ چھِ مےٚ مشوَر دِوان کہ ژٕ کِتھ پٲٹھۍ کَر موبایِل تھرو آنلایِن پَنٕنۍ یُس ٹیکنالجی چھِ یا ٹیکنالجی چھِ واریاہ کہ فون تہِ چھِ اَکھ ٹیکنالجی ییٚمہِ سۭتۍ اَسہِ کَتھ چھِ ہٮ۪کان کٔرِتھ بِزنِسَس متعلق فونسٕے پٮ۪ٹھ تور گژھنٕچ چھِنہٕ پٮ۪وان ضوٚرَتھ کِہیٖنۍ ییٚمہِ سۭتۍ اَسہِ پَنُن روزگار چھِ ہٮ۪کان پٕے پَکنٲیِتھ آز چھِ فون کَرَو یٔتی ضروٗری چھِنہٕ طور گژھٕ ؤنۍ مشوَر کَرُن تٔتی آسہِ چیٖزَس چیٖزَس فونسٕے پٮ۪ٹھ چھِ ہٮ۪کان سٲرٕے کیٚنہہ کٔرِتھ یا یِم اٮ۪پٕس چھِ یِوان تٔمۍ تھرو تہِ چھِ اٮ۪ڈ کران تَتھ منٛز پَنٕنۍ پروڈکٹ باقٕے چھِ وُچھان ییٚلہِ تم تہِ چھِ اٮ۪ڈ آسان تَتھ منٛز باقٕے لوٗکھ تم تہِ چھِ اَصٕل اَصٕل رِوِو دِوان تہٕ تٔمۍ سۭتۍ چھِ سون روزگار تہِ پکان یی چھِ ٹیکنالجی بیٚیہِ کیٛاہ آسہِ